اَسَلامُ علیکُم سٲنۍ بُزَرٕگ حظ ٲسۍ برٛونٛٹھ پٮ۪ٹھ حظ ٲسۍ تِم ریڈیو بوزان أسۍ حظ ییٚتہِ پٮ۪ٹھ بڑے اَسہِ تہِ حظ بوٗز ریڈیو سٲنۍ سٲنۍ بُزَرٕگ مےٚ حظ چھُ یاد میون بٕڈبَب حظ اوس بوزان سکھ آکاش وانی آکاش وانیَس پٮ۪ٹھ حظ آسہٕ تمام نِوزٕ یِوان آکاش وانی چنلہِ پٮ۪ٹھٕ تَتھ منٛز اوس سُہ حظ ٲس یِوان اَکھ وادی کی آواز تَتھ منٛز حظ اوس آسان تبصُر تہِ تَتھ منٛز حظ ٲس آسان خبر تہِ بیٚیہِ حظ اوس مےٚ سُہ زیادٕ پَسنٛد گژھان تَتھ منٛز حظ ٲسۍ لاسٹَس لاگان بوزَن والٮ۪ن ہِنٛدۍ خٲطرٕ رِکاڈ تہِ اَکھ ییٚمہِ سۭتۍ حظ دٮ۪ماغ بَڑٕ شانتہٕ اوس گژھان یا ٲسۍ لاگان محمد رفیٖقٕنۍ زیادٕ رِکاڈ نَتہٕ حظ ٲسۍ آسان لَتا منٛگیشکر بہٕ حظ ٲسٕس مےٚ حظ چھِ یاد بہٕ حظ آسہٕ ہا ترُ ؤرِش یا ژُ ؤرِش میون بٕڈبَب جنت گار حظ اوس آسان ریڈیو بوزان مگر عام طور حظ اوس سُہ لاگان یِہوٚے یوٗوٲنی بیٚیہِ حظ ٲس لاگان یِہوٚے ایوٗوٲنی حظ ٲسۍ وَنان سُہ آکاش وانی دِ اَتھ منٛز حظ ٲسۍ لاگان اَتھ منٛز حظ ٲسۍ پرٛوگرام آسان لٲل مٔجلون اوس لَگان ہفتہٕ پَتہٕ ہفتہٕ بیٚیہِ حظ ٲس اَتھ منٛز یِہوٚے نِوٕز تہِ آسان تَتہِ پٮ۪ٹھ حظ بہٕ بہٕ حظ چھَس کہِ یَژھان کہِ یۄس یہِ یُوٲنی چھےٚ یہِ چھِ بَڑٕ ذہنی سکوٗن دِوان اَتھ منٛز چھِ خبر تہِ آسان اَتھ منٛز چھُکھ ہر کانٛہہ بوزَن والٮ۪ن ہِنٛدۍ خٲطرٕ احتِمام ہَر کُنہِ قٕسمُک تھٲیِتھ بہٕ چھَس یَژھان کہِ بہٕ کَرہا یِہوٚے فاروٲڈ باقِیَن لُکَن کُن تہِ تِمَن تہِ دِمہٕ ہدایت تُہۍ بوٗزِو یہِ اَتھ منٛز چھَنہٕ کانٛہہ پریشٲنی آسان